یم زن یم سکوٗل چھِ اَتہِ چھ گَژھان واریاہ ایٚکٕسٹرٛا کرِکیٛولر ایٚکٹِوِٹیٖز ٲں سُہ مَثلًا کہِ اَتہِ چھ گَژھان صُبحٲے اسمبلی چھِ گَژھان یا اَتہِ چھ گَژھان مٔنٛزۍ سپورٹٕس کمپِٹِشن چھُ گَژھان نعت کمپِٹِشن چھُ گَژھان یا سیٖرت کمپِٹِشن چھُ گَژھان یا چھُ گَژھان اَتہِ میچ ڈِفریٚنٛٹ ٹایپسَن ہُنٛد گیم گیمزَن ہُنٛد یا چھُ گَژھان کُنہ کویِز کمپِٹشَن چھُ گَژھان یم زن سٲنِس سکوٗلَس مَنٛز ٲسۍ گَژھان اَتہِ چھِ واریاہ کمپِٹِشن ٲسۍ اسہِ گَژھان اسہِ ہسا اوس گَژھان والی بال کمپِٹِشَن یتھ مَنٛز بہٕ پارٹ اوسُس نِوان تہٕ أسۍ حظ مےٚ ہَسا چھِ واریاہ سَرٹفِکیٹ تِم یم زن اِنٹرسکول ٲں کمپِٹشن ٲسۍ گَژھان تمن مَنٛز تہٕ بیٚیہِ ہَسا چھُ یہِ کیٛاہ چھ اَتھ ونان ماڈل ٲں یہِ چھُ گَژھان انسپایَر اَوٲرٕس کمپِٹشن چھُ گَژھان تتھ مَنٛز ہَسا چھ مےٚ سٹیٹ منز سیٚکنٛڈ رینٛک أنمٕژ سٹیٹ لیٚولہِ پٮ۪ٹھ تہٕ تتھ مَنٛز ہَسا اوس پیٚوان اکھ ٲں پرٛوجیٚکٹہٕ بناوُن ٲں ساینَس ایٚگزِبِشَن پرٛوجیٚکٹہٕ ٲں ساینَس ایٚگزِبِشَن اوس لگان تتھ مَنٛز اوس پیٚوان پروجیٚکٹہٕ بناوُن یُس زن ساینَسَس رِلیٹِڈ آسہِ ہا اِنوویشن آسہِ ہا کینٛہہ تہٕ مےٚ ہَسا چھُ بنومُت تتھ مَنٛز چھُ مےٚ سٹیٹ مَنٛز آمٕژ دوٚیِم ٲں رینٛک تہٕ یِژھٔے یِژھٔے ہَسا چھِ گَژھان مےٚ ہَسا چھِ واریاہن یِتھیٚن ٲں ایٚکٹِوِٹیٖزَن مَنٛز پارٹ نِمُت